اَسلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ آ مےٚ حظ بوٗز تہٕ تُہۍ چھُو ہوٗر بُٹیٖک پٮ۪ٹھ چھُو حظ تُہۍ اَہَن حظ ٹھیٖک اَسہِ حظ اوس یہِ خانٛدر حظ اوس گَرے مےٚ اوس سِسٹر خانٛدر اَسہِ ٲسۍ سوٗٹھ تُلٕنۍ اَتہِ تۄہہِ چھُو سوٗٹھ ووٗٹ تہِ اَتہِ آسان تہٕ تَمے موٗجوٗب کٔر مےٚ کال مےٚ دوٚپ تَمے مےٚ وۄنۍ کوٚر وۄنۍ صحیح نمبرس تہٕ تَمے پرٛژھمو پاکِستانی سوٗٹ چھُو حظ آسان ویٚڈِنٛگ سوٗٹ حظ بیٚترِ اچھا ٹھیٖک یِمَن کیٛاہ پرٛایِز وایز کیٛاہ گژھان یِمَن اچھا کٔژ پٔرسَنٹ ڈِسکاوُنٛٹ چھُ اَتھ چَلان یہِ پرٛایِز آسہِ تَتھ گژھِ ٹُوَنٹی فایو پٔرسَنٹ لٮ۪س تی حظ مےٚ حظ کوٚر اَمے فون مےٚ دوٚپ ایولیبل چھُوا سوٗٹ بیٚیہِ وٕچھ ہا بہٕ مےٚ اوس بوٗزمُت واریاہَن نِش تُہُنٛد تہٕ امہِ موٗجوٗب کٔر مےٚ کال مےٚ دوٚپ توتہِ کَرو کَنفٲرٕم کیٛاہ ہُتھ پٲٹھۍ چھُ وٕچھُن چھُ دُکان پٮ۪ٹھَے مےٚ دوٚپ پھر بی تویتہِ ایولیبل کَم کَم سوٗٹ چھُو کیٛاہ چھُو تہِ وٕچھِ بہٕ تُہۍ کٔژِ بَجہِ پٮ۪ٹھ چھُو آسان دُکانَس پٮ۪ٹھ اچھا ٹھیٖک تیٚلہِ کَر حظ یِمہٕ بہٕ تیٚلہِ اور اچھا ٹھیٖک سَنڈے چھُو حظ آسان تیٚلہِ یِمہا بہٕ سَنڈے یی ٹھیٖک حظ چھُ ادٕ حظ تُلِو ٹھیٖک چھُ اَدٕ حظ تُلِو اَسلام علیکُم